سٲنِس ایریاہَس منٛز چھ نہٕ خاص زیادٕ اینٹرتینمینٛٹ مطلب یَتھ منٛز میٚوٗزِک فِلم باقٕے چیٖز یِوان چھُ سٲنِس ایریاہَس منٛز زیادٕ یِوان وُچھنہٕ کیٚنٛہہ یا لَبنہٕ کیٚنٛہہ اَلبتہ سٲنِس ایریاہَس منٛز چھِ کیٚنٛہہ کیٚنٛہہ سِنگر یَتھ منٛز وقار خان چھُ یِوان یا سوپورس منٛز چھِ تِتھ سنگر یا سوپورس منٛز چھِ اکھ اٮ۪کٹر اکھ یس أسۍ وَنان چھِ یس ناوچھُ قیوم بادشاہ یا سَوتھس منٛز چھِ آز واریاہ سنگر یِوان لَبنہٕ یَتھ منٛز یَتھ منٛز کیاہ سا چھُ یِوان جُنید چھُ یِوان باقٕے چھِ یِوان اَلبتہ سٲنِس گامَس منٛز سٲنِس ایریاہَس منٛز چھِ واریاہ تِم اینٛٹرٹینمینٛٹ یِوان لَبنہٕ توکُن چھےٚ نہٕ یہِ کَلچر کیٚنٛہہ تہٕ واریاہ کَم چھِ تور یِم اٮ۪کٹیوٹیٖز ایز کَمپِیٲڑ ٹُہ باقیو ڈسٹرکو نِش بہٕ چھُس کوٚپوارا ڈِسٹرکس منٛز روزان تَتہِ چھُ اینٛٹرٹینمینٛٹ واریاہ کَم یِوان کرنہٕ مطلب میٚوٗزِک ڈانٕس باقٕے چیٖز اَلبتہ کِسی کِسی موقعن پٮ۪ٹھ چھُ یِوان تَتہِ ڈانٕس کرنہٕ مطلب خٲدر چھُ یا کانٛہہ خوشی چھِ آسان تَتھ دوران چھُ یِوان تھوڑا لۄکُٹ پارٹ اکھ کرنہٕ مطلب ڈانٕس چھُ کران باقٕے چھےٚ نہٕ تَپٲر تیُتھ کانٛہہ اینٹرٹینٛمینٛٹ یِوان کرنہٕ